میانہِ زندگی منز یِم واریاہ اِمپاٹنٹ لیسَنز مے ہیچھہ مٕتۍ چھِ تُم چھِ یِم زِ یِم اصل چیز چھِ تِم چھنہِ سہل سہل یوان کِہیٖنۍ بییہِ یُس پونسہ چھُ سُہ چھُنہٕ ہیکان یہِ خوشحٲلی یا سُہ چھنہٕ ہیکان یہِ یہِ چیز ہٮ۪تھ کِہیٖنۍ بییہِ یہِ تُہۍ چٲہو تہِ چھُنہ گژھان ہمیشہٕ کِہیٖنۍ بییہِ گَژھہ پَننس پانس پیٹھ بروسہٕ آسُن بییہِ گژھِ نہٕ یُس فیتھ چھُ سُہ گَژھِ نہ تراونۍ کہیٖنۍ